یُس میٛانہِ خٲطرٕ اَن اٮ۪کٕسپیکٹِڈ واریاہ اَن اٮ۪کٕسپیکٹہٕ جاے ٲس سٔہ ٲسۍ پہلگام بہٕ اوسُس نہٕ پنٛنہِ زندگٲنی منٛز زانٛہہ گوٚمُت تور مگر ناو اوسُم بوٗزمُت ووٚنمُت اوس لُکَن نِش اوس بوٗزمُت تَتہِ وۄںۍ یِتھ پٲٹھۍ تہٕ تَتہِ چھِ واریاہ مَزٕ تَتہِ چھِ واریاہ آب ٹھنٛڈٕ وَسان تَپٲرۍ چھِ بال تِم تَپٲرۍ چھِ واریاہ اَصٕل سیٖنری تَپٲرۍ چھِ زوٗ زوٗ مطلب گوٚو یہ یَتھ منٛز جانوَر یِن رچھنہٕ البتہ ییٚلہِ بہٕ پانہٕ گوٚوُس تور مےٚ وُچھ تَتہِ تَتہِ اوس واریاہ تُرُن آب تَپٲرۍ ٲسۍ پہاڑ تہِ واریاہ تَپٲرۍ ٲ یارِ کُلۍ جَنگُل اوس تَپٲرۍ واریاہ بوٚڈ یُتھٕے بہٕ تَتھ زُوٗوَس منٛز ژاوُس یُس مےٚ بوٗزٕمُت اوس تَمہِ زُوُک ناو بہٕ تَتھ ژاوُس تَتھ زُوَس منٛز تَتہِ اوس سٕہہ تہِ اوس تَتہِ تَتہِ اوس ہاپُت اوس تَپٲرۍ اوس کھر سٕہہ واریاہ واریاہ جانوَر ٲسۍ تَپٲرۍ یِم مےٚ وُچھ تہٕ تَپٲرۍ لوٚگ واریاہ مَزٕ یوٗتاہ وَسان بہٕ پنٛنہِ بوٗزمُت اوسُم سُہ درٛایہِ تَمہِ کھۄتہٕ واریاہ اَصٕل تَپٲرۍ ٲسۍ خوشحٲلی واریاہ تَپٲرۍ آو واریاہ سُکوٗن اِنسانَس یِوان یِمَن جایَن اِنسانَس چھِ یِوان واریاہ سُکوٗن یُس یِم اَن اٮ۪کٕسپیٚکٹِڈ جاے ٲس یُس نہٕ اِنسانَن پنٛنہِ زندگی منٛز زانٛہہ آسہِ وٕچھمٕژ تَتھ جایہِ چھِ واریاہ مَزٕ لگان مےٚ ٲس نہٕ سُہ پنٛنہِ زندگی منٛز زٕہٕنۍ وٕچھمٕژ یُتھٕے مےٚ وُچھ وۄنۍ تہٕ یوٗتاہ مےٚ بوٗزمُت اوس سُہ درٛاو تَمہِ کھۄتہٕ واریاہ اَصٕل مےٚ اوس نہٕ سُہ وٕچھمُت مطلب سُہ چھِ یِژھٕ سُہ درٛایہِ واریاہ اَصٕل جاے پہلگام تور چھِ واریاہ ٹیوٗرسٹ تہِ یِوان ٹوٗرسٹَن چھِ باسان گۄڈٕنٮ۪تھ یہِ چھِ اَصٕل کِہیٖنۍ مگر تِم تہِ چھِ پتہٕ وَنان یہِ چھِ واریاہ اَصٕل جاے تِمَن تہِ چھِ لگان پہلگام واریاہ مَزٕ پہلگام چھِ ساروی کھۄتہٕ زیادٕ ٹوٗرِسٹ یِوان تور چھِ واریاہ بَچہٕ پِکنِک تہِ یِوان سُہ چھِ بَچَن خٲطرٕ تِنہٕ اَن اٮ۪کٕسپیٚکٹِڈ تِمَو چھِنہٕ آسان بوٗزمُتٕے یوت وٕچھمُت چھِنہٕ آسان شُریو تہِ کِہیٖنۍ ییٚلہِ تِم وٕچھان چھِ تِمَن چھِ واریاہ مَزٕ لگان تَتہِ سارنی چھِ بہٕ گوس گَرِکۍ ہٮ۪تھ تِمَو دوٚپ گَرِکیو تہِ دوٚپ دوٚپُک اَتہِ چھِ واریاہ مَزٕ أسۍ یِمو بیٚیہِ اِنشاء اللہ یور دوٚپمَس أسۍ یِمو بیٚیہِ زندگٲنی گٔژھ آسٕنۍ تورٕ چھِ واریاہ مَزٕ بہٕ کیٛاہ وَنو تۄہہِ